وعلیکُم السَلام آ جناب اسہِ حظ چھِ مختلِف کالٹیٖزَن ہٕنٛدۍ بوٗٹھ زٕ ساس تہِ چھِ اَکھ بوٗٹھ پنٛدَہ شٮ۪تھ تہِ چھِ اَکھ بوٗٹھ تُہۍ ؤنِو تۄہہِ کُس ہیوٗ چھُو ضروٗرت ٹھیٖک حظ چھُ ؤلِو حظ یِیُِو حظ تُہۍ شاپَس پٮ۪ٹھ تٔتی وُچھُو